آز بروںٛٹھ پٕنٛژٕ دۄہ ہیوٚت مےٚ تۄہہِ نِش اَکھ موبایل یُس سٮ۪ٹھاہ اَصٕل چھِ اَمیُک بیٹرٛی بیکَپ چھِ واریاہ اَصٕل یُس اَتھ چارجَر سۭتۍ چھِ سُہ چھِ اَتھ واریاہ فاسٹہٕ چارٕج کَران اَمیُک کیمرا چھِ واریاہ زبردَس یہِ چھِ اِنسانَس زبردَس فوٹو تُلان اَتھ امِچ سٹوریج اَتھ چھِ واریاہ سٹوریج اَتھ منٛز چھِ اِنسان واریاہ فِلمہٕ ویٖڈیو رِکاڈ فوٹو واریاہ سورُے کینٛہہ ہٮ۪کان بٔرِتھ یہِ فون چھِ واریاہ سٕٹایلِش یہِ فونَس